اَسَلامُ علیکُم تُہۍ چھِو حظ کیب ایجَنسی پٮ۪ٹھ اَہَن حظ آ مےٚ حظ ٲس تۄہی سۭتۍ کَتھ کَرٕنۍ اَسہِ کَرے نہٕ حظ اوترٕ پروگرام پِکنِکُک یۄسہٕ مےٚ پانٛژھ ساس رۄپیہِ بَرے نہٕ حظ فیٖس تہٕ وۄنۍ کٔرِو تُہۍ کٲم حظ اَسہِ کَرے ژٔندٕروار پروگرام وۄنۍ گژھُن اَسہِ کِہیٖنۍ تِکیٛازِ حظ مےٚ گٔے گَرَس منٛز واریاہ زیادٕ پرٛابلِم مےٚ یُس بیٚنہِ چھِ بٔڑ ہِش تٔمِس حظ گٔے واریاہ زیادٕ پرٛابلِم حظ تَمہِ کہِ ذٔریعہِ ہیٚکہِ نہٕ بہٕ تہِ یِتھ کِہیٖنۍ تِکیٛازِ اَسہِ چھِنہٕ واریاہ زیادٕ پرٛابلِم ییٚتہِ وۄنۍ کٔرِو حظ کٲم مےٚ کٔرِو پَنٕنۍ تُہۍ پَنٕنۍ پونٛسہٕ ٹرٛانَسفَر واپَس پانٛژھ ساس رۄپیہِ تہٕ بیٚیہِ گٔژھِن حظ یہِ پروگرام کٮ۪نسَل وۄنۍ ہٮ۪کو نہٕ أسۍ یِتھ کِہیٖنۍ حظ تہٕ یُس چھُ تُہُنٛد واریاہ زیادٕ شُکُر گُزار کہِ یہِ پروگرام کٔرِو کینسَل تِکیازِ بیٚیہِ کٔرِو اَسہِ پَنٕنۍ پونٛسہٕ ٹرٛانسفر